بہٕ چھَس زیادٕ پنٛنِسٕی آنٛگنَس منٛز گاڈنِنٛگ کَران باغوٲنی کَران تِکیٛازِ مےٚ چھُ مِیون آنٛگُن چھُ واریاہ بوٚڑ مےٚ چھَ تَتھ منٛز اَکھ بٔڑ بَارٕ پارَک یَتھ منٛز بہٕ پوش وۄبداوان چھَس یا باقٕے چیٖز تہِ وۄپداوان چھَس بہٕ چھَس وۄبداوان تِم پوش یِم زَنہٕ ہر أکِہ موسمَس مُطٲبِق آسَن اگرے آز یُتھ آز موسم چھُ موسمہِ بَہار چھُ از وَو بہٕ تِمٕے پوش یِم أزکِس موسمَس منٛز چَلَن پَگاہ چھُ ہردٕ کال یِوان تمہِ دۄہ وٕوو تِمٕے پوش اِتھے پٲٹھۍ چھَس بہٕ کیازکہِ مےٚ چھِ واریاہ زیادٕ پَسنٛد باغوٲنی کَرٕنۍ یُس تہِ سون گَرٕ یِوان چھُ تِمَن چھُ سؠٹھاہ خۄش گژھان سون یُن چاہے میٲنۍ رِشتہٕ دار یِن چاہے میٲنۍ دوس یِن چاہے اَسہِ ہمساے یِن تِمن چھُ سون گرٕ واریاہ خۄش گژھان تِکیازِ یۄس مےٚ پارک بَنٲومٕژ چھےٚ سۄ چھےٚ سؠٹھاہ شوٗبِدار سَجوٕنۍ تہٕ دِلکش انٛداز یِم تَتہِ چھِ مےٚ واریاہ قٕسمہٕ کیو پوش وٲمٕتۍ آز چھِ مےٚ تَتھ منٛز مومُت سلویا چھُ وومُت بیٚیہِ چھِ تَتھ گۄلاب کُلۍ تہِ چھِ گۄلاب کُلۍ تہِ چھِم سَن فٕلاوَر کُلۍ تہِ چھِم ؤیٚمٕتۍ اینٛٹریٚنِیَم تہِ چھِم ؤیٚمٕتۍ یا کہِ بہٕ وَن مَیری گولڈٕ تہِ چھِ ؤیٚمٕتۍ سُہ چھُ ہر ترکھِکۍ زَن چھِم باسان تِم فَلوٕنۍ گوٚو فَلوٕنۍ یِم گۄلاب چھِ آسان تِم چھِ صُبحٲے تِتھ سَجان زِ شَبنَم چھُ آسان تَتھ گاسَس پیٚومُت تَتھ درٛمنَس پیٚمُت سُہ چھُ الگ اَکھ پَنُن خوٗبصوٗرتی بیان کَران اگر أسۍ وٕچھو خۄدا سُنٛد نِظام کوٗتاہ اَصٕل تہٕ رُت چھُ ییٚمۍ اَسہِ یوٗتاہ زٔمیٖن چھُ دِیُتمُت زِرات چھُ دِیُتمُت زِ بہٕ چھَس ہؠکان پنٕنسٕے آنٛگنَس منٛز ییٖتیٛاہ چیٖز وٕیِتھ وۄپدٲیِتھ اَتھ منٛز چھِ مےٚ کینٛہہ میوٕ کُلۍ تہِ وٲمٕتۍ یَتھ منٛز مےٚ گِلاس کُل وۄپٚدوو یا کہِ ٲر کُل اَکھ تہِ وۄپدو مےٚ اَتھ منٛز مےٚ چھِ سٲری رِشتہٕ دار دوس ہمساے وَنان اَکھ ییٖژاہ لَکٕٹہِ زندگی منٛز کِتھ پٲٹھۍ کوٚرُتھ ژےٚ یوٗتاہ ییٚلہِ بہٕ وٕچھان چھَس باقیَن کُن زِ اگر اَسہِ پَنُن گَرٕ سَجاوَٹھ چھُ بَناوُن سَجاوٹہٕ سۭتۍ چھُ سَجاوُن اَسہِ پَزَن گۄڈنؠتھٕے قۄدرتی مَناظر تہِ یہِ استِمال کَرٕنۍ